اگر بہٕ کتھ کَرٕ میٛٲنۍ کۄس چھِ مےٚ کوٚس چھِ فیورِٹ گیم لوکَل گیم سۄ وَنہٕ بہٕ کھو کھو کھو کھو ٲسۍ أسۍ بَچپَنَس مَنٛز گِندان اتھ اوس مَطلَب واریاہ مَزٕ لگان شُرۍ شُرۍ ییٚلہِ ٲسۍ أسۍ گِندان اتھ اوس واریاہ مَزٕ لگان بیٛاکھ گوٚو کَبَڈی کَبَڈِیَس تہِ اوس اَسہِ واریاہ مَزٕ لگان اتھ چھ پٮ۪وان تِم ڈَبہٕ ہی بناوٕنۍ تٔتھۍ مَنٛز اکھ یہِ ترٛاوُن پیٖس ہیوٗ وُڈٕن پیٖس تٔتھۍ گِندُن کِک کِک کَرُن تہٕ گِندُن تٔتھۍ اِتھ اوس واریاہ مَزٕ بَچپَنَس مَنٛز لگان بیٛاکھ اگر بہٕ کتھ کَرٕ بیٚیہِ چھِ ونان چھُپَن چھُپایی تتھ چھِ اِنٛگلِش پٲٹھۍ ونان ہایَڈ اینڈ سیٖک تتھ تہِ چھِ تتھ تہِ چھِ ہٮ۪کان زٕ ژور ییٖتیاہ یَژھو تیٖتیاہ مَطلَب نفر گِندِتھ تتھ مَنٛز چھُ اکھ نَفَر تھاوان أچھَن پٮ۪ٹھ مَطلَب پٔٹ بلاینِڈ فولڈ باقٕے چھِ ژوٗرِ بیٚہوان تٔمِس چھِ أچھَن پٔٹ آسان تھاوٕنۍ پَتہٕ آسان ہُم ژھانڈٕنۍ تَتھ چھِ ونان اِنٛگلِش پٲٹھۍ ہایَڈ اینڈ سیٖک مےٚ چھُ ہر کانٛہہ گیم پَسَنٛد یِمو مَنٛز یِم لوکَل گیمز چھِ مےٚ پَسَنٛد گِنٛدنہ بَچپَن چھُ أتھۍ سۭتۍ گُزورمُت اتھ چھُ مَزٕ لگان وٕچھنَسے یوت نہٕ کینٛہہ گِندنَس تہِ بِلکُل گِنٛدنَس تہِ چھُ واریاہ مَزٕ لگان وٕچھنَس تہِ چھُ مگر بہٕ چھَس زیادٕ ایٚنجاے کران گِندٕ اگر بہٕ پانہٕ گِندٕ گِنٛدنَس چھُ مےٚ واریاہ مَزٕ لگان بیٚیہِ چھِ أزِکۍ شُرۍ أزِکۍ شُرۍ تہِ چھِ وۄنۍ یوٗتاہ اَسہِ چھُ ایٚنجاے کوٚرمُت مَطلَب سانہِ وَقتہٕ یِمن گیمَن لوکَل گیمَن تیوٗتاہ چھِنہٕ أزِکۍ شُرۍ کران کینٛہہ اَسہِ اوس لَگان واریاہ مَزٕ یِمن سٹرٛیٖٹ گیمہٕ گِندنَس مَطلَب یِم چھِ زیاد یِوان گیمَن مَنٛز گِندنہٕ کیازکہِ تتہِ چھُ آسان لینڈ یَلہٕ سارنی ہُنٛد تہٕ تتھ مَنٛز چھ اِنسان اصٕل پٲٹھۍ فریٖلی ہٮ۪کان گِندِتھ اتھ چھُ مَزٕ واریاہ لگان أسۍ ٲسۍ یِم بَچپَنَس مَنٛز گِندان آز چھِنہٕ شُرۍ کران ایٚنجاے کیازکہِ آز چھِ وۄنۍ لینڈ تہِ کم آز چھُ وۄنۍ مَطلَب آز چھُنہٕ سُہ حِساب روٗدمُت کینٛہہ آ بہٕ کَرٕ پَنٕنۍ کتھ مےٚ اوس واریاہ مَزٕ لگان یمن یمن گیمن گِنٛدنَس وٕچھنَس تہِ گِندنَس تہِ میٛٲنۍ پیرٮ۪نٹٕس تہِ چھِ ٲسۍمٕتۍ یِم گیمٕز گِندان بہٕ چھَس تِمَن سۭتۍ مَنٛزٕ ڈِسکَس کران تِم چھِ مےٚ ونان یِمَے سیم گیمٕز کھو کھو چھُپَن چھُپایی یِمن چیٖزَن بیٚیہِ ٲسۍ أسۍ بچپَنَس مَنٛز مَطلَب واریاہ گیمہٕ چھِ یِم ترٛےٚ گیمہٕ ٲسٕس بہٕ گِندان کِرٛکٹ چھُ مگر کِرٛکٹ چھُنہٕ مَطلَب تِتھ پٲٹھۍ ٲسۍ نہٕ سُہ أسۍ گِندان کینٛہہ گِندان ٲسۍ سِٹرٛیٖٹ سِٹرٛیٖٹسٕے پٮ۪ٹھ مَطلَب ایز لوکَل گیم ہی مگر سۄ چھِ وۄنۍ آز اِنٹرنیشنَل گیم خیر یِم ژور گیمہٕ چھِ مےٚ پَسَنٛد یِم ترٛےٚ ژور گیمہٕ چھِ مےٚ پٔرسنلی واریاہ پَسَنٛد